ریٖسنٛٹلی ٲسۍ کینٛہہ ٹوٗرِسٹٕس مِلے مٕتۍ یِم ٲسۍ آمٕتۍ یور مےٚ أکِس فرٛؠنٛڈ سٕندِۍ تھرٛوٗوٕے تہٕ مےٚ ٲسۍ تِم ییٚتہِ وِزِٹ کَرناوٕنۍ تِمن اوس مےٚ ییٚتہِ اکھ گایِڈ کَرُن تہٕ تَتھ منٛز ٲسۍ کینٛہہ ییٚتِکۍ نِیَرباے پٕلَیسَن ہٕنٛدۍ تہِ اِنٛڈیاہَس اَنٛدر اَنٛدر کینٛہہ ٲسۍ فارِن تہِ یَتھ منٛز گُجرَاتٕکۍ ٲسۍ کینٛہہ چَنٛدی گڑھ ٲسۍ یا مہراشٹرا ٲسۍ یا پَنجاب ٲس کینٛہہ ٹوٗرِسٹہٕ مزیٖد ٲسۍ رشیاہُک اوس اَکھ ٹوٗرِسٹہٕ آمُت تہٕ مےٚ کوٚر اکھ چیٖز یِمَن منٛز اَکھ چیٖز وٕچھ مےٚ یِمَن منٛز کوٚر مےٚ اَکھ چیٖز یِمَن منٛز سَرکہِ یِم فارِن ٹوٗرِسٹہٕ چھِ یِوان یِم چھِ واریاہ زیادٕ اؠکٕسپٕلور کَران یِمن ٹوٗرِسٹہٕ پٕلیسَن لایِک یِم چھِ واریاہ زیادٕ خوٗبصوٗرتِی سان دِلہٕ سان وٕچھان یِمَن گہرٲیی سان وٕچھان یِمَن نہ یہِ نیچرَل بیوٹی چھےٚ کیاہ واریاہ مطلب مےٚ ہیوٚچھ یِمَن نِش کہِ پٔزۍ پٲٹھۍ یہِ اَکھ پٕلیس نیچرَل پٕلیس سُہ کُن سان دِل سان وٕچھُن کوٗتاہ اَصٕل چھِ آسان بَڑٕ بہتریٖن جاے چھِ آسان یا مےٚ تہِ ووٚن پَتہٕ تِمَن پَننؠن ییٚتؠن ٹیوٗرِسٹہٕ پٕلیسَن مُتَلقَن واریاہ کینٛہہ اَصٕل اَصٕل چیٖز یَتھ منٛز زَن یَتِچ خوٗبصوٗرتی یا یِمَن جایَن ہٕنٛز ناو ؤنۍ مَکھ تِمَن جایَن نِیِم یا یِمَن جایَن ہٕنٛز ہِسٹٕرِی ؤنِۍ مَکھ یِم کَتہِ چھِ آمٕتۍ کِتھ پٲٹھۍ چھِ پَننؠن آمژٕ یَپٲرۍ کیاہ چھُ کیاہ نہٕ چھُ آلمُوسٹہٕ یَٲژ ہن ہیٚچھ مےٚ تِمَن نِش کہِ ییٚلہِ کُنہِ جایہِ ٹوٗسِٹہٕ پٕلَیس کانٛہہ وٕچِھو کانٛہہ نَیچرَل پٕلَیس وٕچھِو یہِ گژھِ وٕچھِنۍ بَڑٕ خوٗبصوٗرتی اَمِچ خوٗبصوٗرتی گژھِ دِل سان وٕچھِنۍ تہٕ مےٚ کوٚر یہِ ایکٕسپیٖریَنٕس تِمَن نِش کہِ ٹوٗرِسٹہٕ پٕلَیس پؠٹھ کُنہِ جایہِ گژھو یہِ گژھِ بَڑٕ دِل سان وٕچھِنۍ تہٕ بَڑٕ خوٗبصوٗرتی سان وٕچھِنۍ